وعلیکُم اَسلام اَہَن حظ

آ کتہِ حظ چھُ کنسٹرٛیٚکشن کرٕنۍ تۄہہِ اَہَن حظ

ٹھیٖک ریٹ چھِ مختلف قٕسمو اتھ چھِ مطلب اکھ نمبر گژھان الگ ریٹ زٕ نمبرس گژھان الگ ریٹ بیٚیہِ چھِ اتھ منٛز تِم کھنٛگر یِوان تتھ چھِ گژھان الگ ریٹ تہٕ تِمن چھِ گژھان الگ ریٹ فایل چھِ حظ فایل چھِ بِلکُل پرٛاپر فایل حظ فایِل میلہِ نہٕ تِیُتھ کُنہِ جایہِ یُتھ ییٚتہِ فایل میلہِ تتھ دِمو تۄہہِ أسۍ گارینٹی فایِل چھِ نو آنچہِ تہٕ ژور آنچہِ آ نو ژور ترٛےٚ بِلکُل یہِ تُہۍ ژھانٛڈان چھِو تہِ چھُ بِلکُل حظ وۄنۍ چھِ اتھ ریٹس منٛز واریاہ فرق یِوان اکھ نمبرس زٕ نمبرس ترٛےٚ نمبرس اکھ نمبر گژھِ تیتٕرٕہ ساس زٕ نمبر زٕ نمبر گژھِ لگ بگ ستووُہ اٹھووُہ ساس

تۄہہِ تۅہہِ کۭژاہ جایہِ چھَو لٔکٕر ضروٗرت اتھ چھِناہ مطلب یہِ نہ تہِ ہن حظ چھُ پوٚز تہٕ یہِ چھُ والُن دوٗرِ پیٚٹھ یہِ چھُ ییٚتہِ پیٚٹھ نِیُن کۄلگامہِ پیٚٹھ نِیُن شہر اتھ چھِ کِرایہِ تہِ تہِ اتھ کھٔتۍ رۄپیس نہ نہ الگ یِتھٕ پٲٹھۍ چھِ أسۍ گۅڈٕ دِوان أسۍ پانٛژن ساسن یہِ بٹھٕ منٛزٕ اَوا تہٕ بیٚیہِ چھُ یہِ گورمنٛٹ ریٹٕے چھےٚ نا سُہ گوٚو گورمنٹ ریٹٕے ییٚلہِ تتھ پیٚٹھ واتو تیٚلہِ کتہِ چلہِ انسان تیٚلہِ نے چھُ انسانس کارٕے کرُن ییٚلہِ گورمنٹ ریٹس پیٚٹھ بیٚہہِ اتھ چھِ پیٚوان تِمن تہِ پۄنٛسہٕ دِنۍ تِم تہِ ہُپٲرۍ یہِ کٲماہ کران یپٲرۍ چھِ یہِ کٲماہ کران فاینل گٔے فاینل گٔے لگ بگ چلو وۄنۍ چھِو تۄہہِ واریاہ گاڑِ نِنۍ تہٕ فاینل گٔے لگ بگ تیتٕرٕہ پانٛژھ تٕرٕہ ترٛاوَو تۄہہِ وۄنۍ وۄنۍ چھِ اتھ لگہِ کِراے تہِ تہٕ اوا چلو تُہۍ ییٖزیٚو پگاہ یوٗرۍ تہِ ییٚتی کرو پتہٕ أسۍ کتھ ٹھیٖک چھا اچھا چلو تیٚلہِ